بہٕ چھٮ۪س دۄنوَے رایٹِنٛگ پَران چاہے سُہ فِکشَن ٲسِنۍ نان فِکشَن ٲسِنۍ فِکشَن نان فِکشَنَس چھِ یہِ فٲیِدٕ کہِ لایک سُہ چھِ اَسہِ یُس سٲنۍ ڈیلی رُٹیٖن لایف چھِ آسان تَتھ سۭتۍ مُتعٲرِف کَران تیٚمِکۍ وجوٗہات سَمجھاوان تیٚمِچ مُشکلات سمجھاوان تہٕ پَتہٕ یُس فِکشَن چھُ تَتھ چھُ اِنسانَس سُہ پٔرتھ چھُ اِنسان أکِس اَلگٕے دُنیاہَس منٛز گژھان ییٚتہِ سُہ یہِ دُنیا ترٛٲوِتھ کینٛژھَس ٹایمَس کینٛہہ پَنُن ذہنی سکوٗن حٲصِل چھُ کَران تہٕ آ مےٚ یُس کینٛہہ یِم مےٚ پَسنٛد چھِ تَتھ منٛز لایک کہِ گٕلیلیو تٔمۍ سٕنٛز کینٛہہ رایٹِنٛگٕس یِم تٔمۍ سٕنٛز تھیریٖز چھِ تِم چھِ پَسنٛد مےٚ تہٕ بیٚیہِ اگر أسۍ وٕ شٲعری ہِنٛز کَتھ کَرو غالب چھِ مےٚ واریاہ زیادٕ پَسنٛد تِکیٛازِ تٔمۍ سُنٛد سُہ اَکھ الگ دُنیا ییٚتہِ زَن تٔمۍ سُنٛد أکِس حقیٖقَس سۭتۍ تٔمۍ سٕنٛدۍ خیٲلی دُنیاہَس لایک سُہ مُقابلہٕ چھِ گژھان سُہ اَکھ دِلکَش منٛظر چھِ اِنسانَس أکِس لطف اندوز تہٕ أکِس صحت منٛد دِماغُک اَکھ تاثُر پیش کَران